ہیٚلو اسلام علیکُم

وعلیکُم سلام کٕم حظ چھُو آ بہٕ چھَس ضاہدٕ جی لارٕ پٮ۪ٹھ تُہۍ کٕم چھُو اَچھا کٔرۍتو حُکُم اَچھا اَچھا اَچھا اَچھا آنٛگُن کوتاہ بوٚڈ چھُ تۄہہِ کۭتیاہ کۭژاہ مَرلہٕ چھِ تِم اَچھا انو اَچھا اَچھا یہِ چھُس ترٛٲومٕژ بَرٲے وَرٲے چھَس ترٛٲومٕژ تتھ چھِن بَرٲے ترٛاوٕنۍ سُہ چھُ شیرُن اَصٕل پٲٹھۍ سُہ چھُ اَکی لیوٚلہِ کَرُن تَمہِ پوٚت چھُ تَتھ درٛمُن اَنُن درٛمُن کانٕچ اَکھ چھُ اَنُن یُس سُہ پھہلہِ سُہ بَنہِ پارَک اَدٕ ہَنٛگتہٕ منٛگٕے کیٛاہ کَرو تَتھ یِتھَے پٲٹھۍ گَژھِ نا تَتھ گَژھِ نا درٛمُن تہِ یُن تَتھ چھُ گر یُن اور تَتھ چھِ وُچھُن مےٚ لیوَل کۭژاہ چھِ تَتھ تھوٚد چھا پُلین کوٗتاہ چھُ سُہ کمہِ ایٮنٛگلہٕ چھِ بَنٲوِتھ تَمہِ پَتہٕ چھُ وُچھُن مےٚ تَتھ کُس کُس ویرایٹیٖز گژھِ تۄہہِ چھُ پےَ کُس کُس مطلب یہِ ویرایٹی چھِ تَتھ لَگاوُن یہِ چھُوا تۄہہِ کوٚرمُت سوٗنٛچمُت یہِ مطلب کٕم کٕم قٕسٕم چھِ تَتھ لَگاوٕنۍ تِمَے قٕسم چھِ اَنٕنۍ مےٚ اَچھا اَچھا اَچھا اَچھا یہِ کٔژَن مَرلَن یہِ کَنالَن پٮ۪ٹھ چھُ تۄہہِ مکان کٔژَن کَنالَن پٮ۪ٹھ چھُو توتہِ اَچھا اَچھا یہِ چھ اَتھ کیٚنٛہہ اَتھ چھا پارم میٚز کِنہٕ پنٕنی میٚژ چھِ اَتھ اَچھا اَچھا اَتھ چھِنا اَتھ یِیہِ بَرٲے ترٛاونہٕ تَمہِ پتہٕ چھِ کَرٕنۍ کُنی اَکی لیٚولہِ پَتہٕ چھُ وُچھُن یہِ أکہِ بہٕ یِمہٕ اور تہٕ بہٕ دِمہٕ اَتھ نَظر یہِ کوٗتاہ تھوٚد چھُ پَس چھُ کھوٚل کوٗتاہ چھُ تہٕ تَمی حِسابہٕ یِن پَتہٕ اَتھ تِم پوشَن ہُنٛد سونٛچنہٕ کُلٮ۪ن ہُنٛد یِن اَتھ پَتہٕ سونٛچنہٕ اَتھ بیزیٖز چلن لَگاوٕنۍ سَروٕ کُلۍ کیٛاہ چھِ لگاوُن کَتَٮ۪ن کُس کُل چھِ یارِ کُل چھُ لگاوُن سُہ یِیہِ اَتھ اَمی ساتہٕ حِساب پتہٕ کَرنہٕ یہِ تمَن یی بہٕ وُچھٕ بہٕ یِمہٕ اور پَتہٕ بہٕ وُچھٕ بہٕ نَفَر کٔژ انکھ بہٕ سۭتۍ بہٕ کُس سوزن تَمی حِسابہٕ وُچھِٕ بہٕ اَتہِ یہِ وۅنۍ وُچھو وۅنۍ کٔرِو تُہۍ تُہۍ ہٮ۪کِو تُہۍ ترٛٲوِو تٔمِس اَتھ بَرٲے وَرٲے تُہۍ ترٛٲوِو اتھ تمِچ برنے بَرٲے گاڑِ کٔرِو اَتھ تمہٕ وُچھِو تہٕ پتہٕ یِمہٕ بہٕ کَرٕ یہِ پتہٕ یہِ چھُ کرناوُن اکی لیٚولہِ کَرناوُن تُہۍ کٔرِو فِلحال اَکی لیٚولہِ یہِ پَتہٕ کَرٕ بہٕ کوٗشِش جلدی یِنِچ تہٕ تَمہِ پَتہٕ وُچھٕ بہٕ اَتھ کُس کُس قٕسٕم پوش لَگہِ اَتھ اَتھ سالس لگہِ بہٕ اَنہٕ سٲری قٕسٕم بہٕ اَنہٕ سٲری قٕسٕم پوش یُس تہِ کانٛہہ ویٚریٹی نوٚو نوٚو پوش آسہِ آمُت سُہ اَنہٕ بہٕ سورُے تہٕ مگر اَتھ لگنو پونٛسہٕ واریاہ تۄہہِ چھُو تۄہہِ چھُو پانَس پَتہٕ اَز چھِ موٚزوٗر ہٮ۪وان دۄہَس پانٛژھ ہَتھ شےٚ ہَتھ رۄپیہِ شےٚ ہَتھ رۄپیہِ چھِ بیٚیہِ چھِ پَتہٕ کھٮ۪ون چٮ۪ون تہِ آسان تہٕ اِس لیے گژھِ تَمی حِسابہٕ یِمہٕ بہٕ تہِ اَتھ لَگن پونٛسہٕ واریاہ بیٚیہِ وۅنۍ پوش تہِ چھِ پانہٕ موٚزوٗر تہِ چھِ مےٚ یورَے اَنٕنۍ سۭتۍ تہٕ ترٛےٚ موٚزوٗر لَگان اَتھ کیٛازِ کہِ یہِ چھِ بَرٲے چھٔکراوٕنۍ یہِ چھِ اَکے لیوٚلہِ کَرُن اَتھ چھِ یِم کوٗنٛجۍ ووٗنٛج کَڈٕنۍ تہٕ یہِ گَژھِ نہٕ اورٕ یورٕ گَژھُن کیٚنٛہہ تہٕ تَمی حِسابہٕ چھُ پَتہٕ وۅنۍ وُچھِٕ بہٕ موٚزوٗر کٔژ یِن مےٚ سۭتۍ تہٕ تَمی حِسابہٕ وُچھِٕ بہٕ دۄہ کٔژ لَگَن تَمی حِسابہٕ وُچھو أسۍ پارَک کۭژاہ بٔڈ چھِ اَتھ منٛز بَرایہِ منٛز کِتھٕ کٔنۍ کوٗتاہ کیٛاہ حِساب یِیہِ اتھ تہٕ تَمی حِسابہٕ منگو أسۍ پَتہٕ پونٛسہٕ بہٕ یِمہٕ نظر دِنہِ پَگاہ تہٕ بہٕ وُچھٕ کیٛاہ حِساب کِتاب اَچھا اَچھا چلو اَدٕ کیٛاہ بِہِو خۄدایَس حوال